وعلیکُم السَلام اَہَن حظ اۭں أسۍ چھِ ہٮ۪وان ترٛکَس چھِ ہٮ۪وان أسۍ بَہہ شَتھ أکِس ترٛکَس حظ اَہَن حظ اۭں اَتھ چھُنا تیٖل تہِ چھِنا لگان اَوَے بیٚیہِ موزوٗرۍ مٔہنی سٕنٛز أسۍ چھِ ہٮ۪وان کُل چھِ ہٮ۪وان أسۍ تیٖل ہٮ۪تھ بَہہ شہ مٔہنی تہِ یِوان تٔتھۍ منٛز وۄنۍ یِمہٕ بہٕ تیٚلہِ پَہ آز چھِ جُمعہ آتھوار یِمہٕ بہٕ اَہَن حظ اۭں اہن حظ اۭں بَہہ شَتھ اَمہِ کَم نہٕ کیٚنٛہہ اَوٕ اَوَے اَوَے کوتاہ زٔمیٖن چھُو تۄہہِ زٕ ترٛےٚ کَنال ہہ کُلۍ چھِو تۄہہِ کِنہٕ کُلیو بغٲرٕے چھُ تَتہِ چھا وَوُن کیٚنٛہہ تیٚلہِ وٲے وا مِشیٖن سۭتۍ کِنہٕ ٹَکٹَر سۭتۍ مےٚ باسان مِشیٖن سۭتی گژھِ سَہَل اَدٕ کیٛاہ اَدٕ کیٚنٛہہ کیٚنٛہہ ہہ اَہن حظ بہٕ چھُس کُنٕے زوٚن بیٚیہِ چھُ مےٚ بیٛاکھ نَفر

تَمہِ سۭتی چھِ ٹھیٖک گژھان اۭں کہِ کُل اگر سُہ کُلۍ دار تہِ آسہِ یا ہُتھَے چٮ۪وان مےٚ ووٚنوُ تۄہہِ گۄڈَے بَہہ شَتھ اَوَے اۭں ہٮ۪لو ؤنِو اَہَن حظ اۭں کَتٮ۪ن چھِ بیٚیہِ ہَن گَرِ نِش سُہ کوتاہ چھُ تہٕ تۄہہِ دوٚپُن نہ بیٚیہِ ہَن چھِ کَتٮ۪ن تام گَرِ نِش کَتٮ۪ن سۄ کۭژاہَن چھِ ڈۄڈ کَنال ہہ تِم کٔژ ترٛکھ گٔے کَنال ڈۄڈ کنال کٔژ تَرٛکھ اَکھ کَنال گوٚو زٕ کَنال گوٚو تیٚلہِ ترٛکھ تُلِو اَتھ تہِ کَرو تیٚلہِ ییٖژاہَن برابر تُلِو وۄنۍ ییٚلہِ وۄنۍ یِمہٕ بہٕ تیٚلہِ کٲلۍ کٮ۪تھہٕ اَدٕ کیٛاہ اَدٕ اَدٕ کیٛاہ اَدٕ کیٛاہ تُلِو بِہِو